اگر بہٕ کُنہِ ساتہٕ حلوٕ بناو سوٗجی سوٗجی ہُنٛد حلوٕ پتہٕ ونہِ مےٚ بیٛاکھ یہِ گوٚو مےٚ واریاہ زیادٕ پسنٛد بہٕ سمجاون سُہ اِتھ کٔنۍ امہِ خٲطرٕ چھُ اسہِ لگان سوٗجۍ بیٚیہِ چھِ لگان کینٛہہ ڈراے فروٗٹس کاجوٗ بادام پِستہٕ بیٚیہِ چھِ لگان امہِ خٲطرٕ گٮ۪و بیٚیہِ چھِ لگان امہِ خٲطرٕ کھنٛڈ بیٚیہِ چھِ لگان امہِ خٲطرٕ آب تہٕ گۄڈے تراوو أسۍ أکِس تایہِ منٛز گٮ۪و تتھ منٛز ترٛاوو پتہٕ ڈراے فروٗٹس تِم کرو تھوڑا روسٹ تتھ منٛز فراے تِم تُلہوکھ پتہٕ واپس پتہٕ ترٛاوو تتھ منٛز سوٗجۍ ییٚلہِ سۄ تھوڑا تونہٕ ییہِ تتھ گژھِ تھوڑا کلر برٛاوُن پتہٕ ترٛاوو تتھ ڈراے فروٗٹس منٛز بیٚیہِ ترٛاوو تتھ تھوڑا آب تہٕ دِمہوس کھلن پتہٕ ترٛاوو تتھ کھنٛڈ تہٕ ییٚلہِ تتھ سورُے آب ژمہِ تہٕ پتہِ دِی سۄ گٮ۪و واپس أتی گوٚو سُہ حلوٕ تیار اِتھٕے کٔنۍ سمجاون بہٕ بیٛاکھ